یِم ییٚتہِ بَسہٕ ٹرٛینہٕ آٹوٗ سومو چھِ میٛٲنِس سٲنِس یَتھ سِٹیٹَس منٛز رِیاستَس منٛز چَلان تِم چھِ واریاہ زیادٕ اَصٕل چَلان آز یُس ٹرٛانَسپوٹ سِسٹَم چھِ یہِ چھِ واریاہ زیادٕ اَصٕل گوٚمُت اِنسان چھِ آسان ؤنۍ دَروازَس پٮ۪ٹھ نیرنٕے گٲڑۍ چھِ آسان برٛونٛہہ کَنہِ رُکیمٕژ تۄہہِ کوٚت چھُو گژھُن برابر ٹایمَس پٮ۪ٹھ ترٛاوان تُلان ترٛاوان ٹایمَس پٮ۪ٹھ یِمَن ہُنٛد یہِ نِظام اِنتِظام چھُ گوٚمُت واریاہ زیادٕ اَصٕل یہِ تہِ چھِ وَتہٕ چھِ صاف آسان اَصٕل آسان تہٕ سیف تہِ آسان تَتہِ چھُنہٕ کینٛہہ کھۄژُن وَژُن تہِ آسان کِہیٖنۍ برٛونٛٹھ آسہٕ ییٚتہِ وَتہٕ خَراب آسان وَتَن ٲسۍ آسان دوٚب گٔمٕتۍ ییٚمہِ سۭتۍ واریاہ زیادٕ اورٕ یور گَژھن منٛز پَریشٲنی ٲس گژھان گاڑٮ۪ن تہِ اوس نۄقصان واتان تہٕ کُنہِ چیٖزُک اٮ۪کسِڈٮ۪نٛٹُک تہِ اوس خطرٕ آسان مگر یُتھُے گورمٮ۪نٛٹ آے گورمٮ۪نٛٹَن کَرِ گۄڈٮ۪تھ وَتہٕ ٹھیٖک کھٔجرایَن وَتہٕ بَجہِ وَتہٕ بَناوَن ییٚمہِ سۭتۍ تہٕ ییٚمہِ سۭتۍ ایکسِڈنٹُک کانٛہہ خطرٕ روٗد نہٕ کِہیٖنۍ بیٚیہِ روزٕ گاڑٮ۪ن تہِ گۄڑِ تہِ روز ٹھیٖک تہٕ کُنہِ جایہِ واتُن تہِ روٗد سَہل اورٕ یورٕ گژھُن تہِ ووت سَہَل تہٕ ٹایم تہِ لوٚ چھِ لَگان آز کَم ییٚتہِ چھِ بَس ٹرٛین سٔروِس یِم چھِ کامہِ چھِ کَران یِم چھِ واریاہ زیادٕ اَصٕل